اَسلامُ علیکُم دَہہِ پٮ۪ٹھ چھِ دَہَن لَچھَن تانۍ نَمبر وَنٕنۍ اَکھ نمبر چھِ یِوان پنٛداہ ساس پانٛژھ ہَتھ تہٕ دُہٲٹھ بیٛاکھ نمبر چھِ یِوان پانٛژھ تٕرٛہ ساس نَوشیٚتھ تہٕ اَکہٕ وُہ ترٛیٚیِم نمبر چھِ دُنَمَتھ ساس اَکھ ہَتھ تہٕ بَہہ ژوٗرِم نمبر چھِ سَتھ لَچھ پانٛژھ شیٖتھ ساس شےٚ ہَتھ تہٕ زٕتووُہ بیٛاکھ نمبر چھِ نَو لَچھ تُرٛنَمَتھ ساس پانٛژھ ہَتھ اَکہٕ نَمَتھ